سلام وعلیکُم سر تُہۍ چھُ حظ ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ شُکُر حظ تۄہہِ حظ دَپٮ۪و مےٚ کیٛاہتانۍ دَپٮ۪و مو یہِ شال دیٖزیٚو مےٚ مےٚ حظ گژھَن شالَس ڈۄڈ ہَتھ پیٖس تانۍ گژھَن مےٚ

یِم گژھَن مےٚ یِمَے عیٖد چھِ یَتھ یِنہٕ واجیٚنۍ لۅکٕٹۍ عیٖد یِم گژھَن یِمنٕے پانٛژھ پانٛژھ شےٚ دۄہ چھِ روٗدۍمٕتۍ عیٖدِ

اَدٕ توتہِ ہَتھ پیٖس بنہِ نہٕ حظ ہَتھ پیٖس تانٮ۪تھ

ہَے تُہۍ ؤنِو تُہۍ کۭتیٛاہ ہیٚکِو یِمَن دۄہَن دِتھ پٔرفٮ۪کٹٕلی کٲتیٛاہ پیٖس ہَتھ پیٖس کھنٛڈ ہٮ۪کَن گٔژھِتھ

اَچھا وۅنۍ کٔرۍزیٚو تہٕ تُہۍ کٔرۍزیٚو پَنٕنۍ کِنۍ کوٗشِشٕے کیٛاہ کٔرۍزیوٚ تِکیٛازِ یورٕ چھِنہٕ حظ یہِ مارکٮ۪ٹَس چھِ ڈِم ڈیمانٛڈ چھِنا یورٕ وارایاہ کَسٹَٕمَرَن اَچھا تُہۍ کٔرۍزیٚو پَنٕنۍ کِنۍ کٔرِو تُہۍ کوٗشِش أکِس یا دۄن دۄہَن تانۍ ؤنۍزیٚو تُہۍ مےٚ کوٚت ووت تُہٕنٛز کٲم کِنہٕ حظ آ

آ آ آ تُہۍ تھٲوِو تُہۍ تھٲوِزیٚو تیار اَہَن حظ شُکُر حظ اَصٕل پٲٹھۍ

یہِ کیٛاہ حظ أسۍ چھِ یِمَے مَخمَل ہٕنٛدۍ پیٖسنٕے کَران چھٹٲے کَران کیٛاہ اَسہِ ٲسۍ لَگ بَگ ٲسۍ اَسہِ یِم ڈۄڈ ہَتھ تانۍ ضروٗرت اَسہِ ٲس اُمیٖد اَسہِ میلہِ تۄہہِ نِش تہٕ مگر تُہۍ چھُو دَپان ہَتھ تانی گژھِ

تِمہٕ

اَچھا آ آ یہِ حظ چھِ اَہَن حظ یہِ حظ چھِ پوٚز کَتھ آ

اَدٕ حظ اَدٕ تُہۍ کٔرۍزیٚو مگر پَنٕنۍ کِنۍ کوٗشِش ہا کِنہٕ حظ اَدٕ حظ اَدٕ حظ

اَچھا ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ اسلام وعلیکُم